کُنۍسٕے زٔنِس سفر کَرُن کُنۍسٕے زٔنِس کُنہِ جایہِ گژھُن چھُ اِنسان سٕنٛدۍ خٲطرٕ واریاہ زیادٕ نۄقصان دہ اِنسان ہیٚکہِ بٮ۪مار گٔژھِتھ اِنسانَس ہیٚکہِ کانٛہہ تہِ کُنہِ تہِ چیٖزٕچ ضوٚرَتھ پٮ۪تھ اِنسانَس گژھِ اللہ تعالیٰ بچٲیِن باقِیَن جنٛگلی جانوَرَن ہُنٛد سامنہٕ یا کانٛسہِ کِتھِس مُضِر جانوَر سُنٛد سامنہٕ ییٚمِس نہٕ سُہ کُنۍسٕے زٔنِس ہیٚکہِ پوٗشِتھ کِہیٖنۍ یا اِنسان گۄو بٮ۪مار اِسلیے چھُ ضٔروٗری کہ اِنسانَس پَزِ ہَتھ پٔرسَنٛٹ کوٗشِش کَرٕنۍ کہِ سُہ گوٚژھ نہٕ کُنۍسٕے زٔنِس سفرَس پٮ۪ٹھ گژھُن کِہیٖنۍ ضٔروٗری گوٚژھ سُہ کٲنٛسہِ نَتہٕ کٲنٛسہِ سۭتۍ تُلُن تاکہِ واریاہ چیٖز یِم مےٚ بیان کٔرۍ یِم تیٚمِس پیش ہٮ۪کَن یِتھ سُہ گژھِ نہِ یِمَن منٛز مُبتلا کِہیٖنۍ تہِ